یُس یہِ سۄچہِ بھارت أبھیان اوس اَتھ چھِ أسۍ بیاکھ ناو وَنان سۄچہِ بھارَت مِشَن یا چھِ أسۍ وَنان اَتھ بیاکھ ناو کٕلیٖن اِنڈیا مِشَن یہِ کَریا لانٛچ نَرِندر مودِیَن گورمِنٹ آف اِنڈیاہَن کَر زٕ اکٹوٗبَر زٕ ساس ژۄدہَس منٛز اَمیُک یُس یہِ مقصد اوس کہِ سُہ اوس کَرُن سَسٹین کَرٕنۍ اوٚپُن ڈپِسشَن مطلب کہِ لوٗکھ ٲسۍ کھُلَس کھُلہٕ شوج کَران نیٚبَر ٲسۍ نیران سُہ اوس ختم کَرُن اَمیُک یُس یہِ گۄڈنیُک فیس اوس یُس ییٚمہِ گۄڈنیُک پَڑُاو سُہ تُرٛواہ زٕ زٕ اکٹوٗبَر زٕ ساس کُنوُہَس تانۍ اَمیُک امۍ فیسُک یُس یہِ مطلب اوس سُہ اوس کہِ اَسہِ کَرُن خاتمہ کہِ اَتھٕ سۭتۍ صفٲیی چھِ أسۍ کَران مطلب لیٹریٖن ہٕنٛز سُہ اوس ختم کَرُن تہٕ بیاکھ فیس اوس اَسہِ کہِ سُہ اوس اَسہِ کَرُن ختم اوٚپُن ڈِفیسِشَن لوٗکھ چھِ نیران نیٚبَر کھُلَس منٛز ٲسۍ کَرنہٕ نیران نیٚبَر لیٹریٖن ٲسۍ نہٕ یوٗز کَران کینٛہہ تہٕ تمہِ سۭتۍ تہِ اوسُکھ گژھان سون یُس یہِ اینوارمینٹ اوس گژھان یوٗز کران پٔلیوٗٹ وۄنۍ چھِ تو امیُک مطلب سورُے کہِ اَسہِ چھُ اِنڈیا پُلوشَن نِش بَچاوُن یِم نہ مطلب نیٚبر أسۍ ٲسۍ نیٚبَر کَران کھُلہٕ شوچ ٲسۍ کَران اَمہِ سۭتۍ ٲسۍ گژھان پرابلِم ٲسۍ گژھان اِیَر بارَن ڈِزیٖز ٲسۍ گژھان کھیٚمٕے وۄتھان اَتھ پَتہٕ ٲسۍ پھیران کہِ وٕ یُس یہِ اَمیُک یہِ نَہَر اوس سۄچہِ بھارَت مِشَنُک سُہ ٲسۍ وَنان وَن سٹیٚپ ٹُوٲڈٕس کٕلیٖنَس مطلب اَکھے قدم سۄچتہ کی اور اَکھ قدم صفٲیی کُن یُس یہِ مقصد اوس یہِ کوٚرُکھ دۄن پاٹَن منٛز پھٔٹرووُکھ یہِ اَکھ اوس اَتھ منٛز سۄچہِ بھارت مشَن گرٛامِن تہٕ بیٛاکھ اوس سۄچہِ بھارت مِشَن أربَن سۄچہِ بھارت مِشَن مطلب گام والیٚن یَس یُس اوس یُس پَکناوُن اوس کُس مِنِسٹرٛی آف ڈِرٛنٛکِنٛگ واٹَر مِنِسٹرٛی آف کُس جَل شَختی وول بیٛاکھ اوس ایس بی ایم أربَن مطلب شَہرَس منٛز شَہرَس مَنٛز یِم یُس اَتھ منِسٹرٛی آف ہاوسِنٛگ تہٕ أربَن ایٚفِیرس ٲسۍ اَتھ وٕچھان اَمیُک یُس یہِ کَمپٕلین اوس مَطلَب سُہ اوس اَمیُک کَتھ کَتھ اَندَر یِم اَتھ یِوان ٲسۍ سُہ اوس آسان پٕلاسٹِکَس سۭتۍ کٔرِو رَقشَک سۄچتہ پَکواڑا کٔرِو سۄچتاہ چھِ یہِ سٲنۍ سیوا اَمیُک یُس یہِ اَمیُک سورُے مقصد اوس یہِ کہِ اِنڈیا چھِ پُلوشَن نِش بَچاوُن اَسہِ چھِ نہٕ ناپٲکی نیٚبَر کِنۍ کَرٕنۍ کھُلَس منٛز چھِ نہٕ کَرُن کینٛہہ اَمہِ خٲطرٕ چھِ مطلب پَبلِک ٹولیٹٕس چھِ دِنۍ لُکَن چھِ دِنۍ واشروٗم چھِ دِنۍ تِم کَرَن اَندَر تاکہِ نیٚبَر کِن گژھِ نہٕ نیٚبَر کِنۍ روزِ نہٕ ناپٲکی کینٛہہ تمہِ پَتہٕ کوٚرُکھ اکھ یہِ پَتہٕ دِتِکھ اَتھ مطلب کوٚرُکھ اعلان کہِ بَنٲیِو سُہ پَبلِک ٹویلیٹ بَنٲیِو سُہ یا ہاوسَن منٛز بَنٲیِو سُہ ٹولیٹَس بَنٲیِو سُہ ہاوَسَن منٛز بَنٲیِو ٹویلیٹ یا مطلب کہِ مطلب لوٗکھ ییٚمہِ سۭتۍ نیٚبَر نیرَن نہٕ کہِ وَنۍ ٲسۍ نہٕ لوٗکھ گژھان تَیار تہِ نہٕ کینٛہہ اَڑیٚن چھُ آسان عادت گوٚمُت یِم کَتہِ کَرہَن پَتہٕ نیٚبرٕ تَمہِ خٲطرٕ ٲسۍ یِمَن دِوان واشروٗم ٲسِکھ یِوان دِنہٕ یِمَن ٲسۍ دِوان واشروٗم کینٛہہ تاکہِ یِم کَرَن أنٛدرٕ یِتھ یہِ نیٚبَر گَژھِ نہٕ روزُن کینٛہہ مطلب اوس کہِ اِنڈیا گژھِ روزُن سون کٕلیٖن مےٚ چھِ نہٕ پانہٕ چھِ نہٕ مےٚ زانٛہہ اَتھ منٛز پاٹ واٹ نِمُت مگر وۄنۍ گوٚو پوٚرمُت چھُ اَتھ بارَس منٛز کَران چھِ کُنہِ جایہِ چھِ أسۍ وٕچھان کینٛہہ تہٕ ییٚتَس اَسہِ باسو أسۍ لوٚگ پُلوٗٹ لوگ یَپٲری گژھنہِ میٹَس لوٚگ مٔکریر گژھنہِ سُہ چھُ رُکاوان تہٕ یہِ چھُ واریاہ ضروٗری تِکیٛازِ اَگر آز یی رُکانہٕ پَگاہ ایٖی واتہِ نہٕ فیوٗچَر جَنریشَن یُس اَگلی نَسل آسہِ تَتھ پیٚٹھ واتہِ نہٕ کانٛہہ اَثَر نیٚبٕرۍ کِنۍ اگر أسۍ لاگو کَرُن أسۍ نیرو اوٚپنَس منٛز کھُلَس منٛز بیٚہمو کَرو نیٚبَر نیرو تہٕ تَتھ وۄتھَن کہِ وَسَن مَچھِ وَسَن تَپٲرۍ کیٛاہ گَژھِ مٔکریار وَسہِ گَنٛدگی فٔہلہٕ اِتھَے کٔنَن گَژھِ پُلوٗٹ اَمہِ خٲطرٕ اگر أسۍ کوٚرُکھ یہِ مِشَن نَرِندر مودیَن یُس کوٚر کہِ تاکہِ سارنٕے دِی سو پَنٕنۍ پنن واشروٗم دِییٖ سُہ کہِ سُہ لوٗکھ کَرَن تِمَن یوٗز